یِم میجَر اِشوٗ وُنٛکیٚس فیس چھِ گژھان سٲنِس ایریا ہَس منٛز سُہ چھِ ٹیٚکنالوجی حِسابہٕ یعنی کہِ نیٚٹؤرٕک چھَنہٕ وُنٛکیٚس ٹھیٖک پٲٹھۍ وُنٛکیٚس سانیٚن گامَن منٛز تِتھ کٔنۍ وٲژمٕژ کیٚنٛہہ ہاں برٛونٛہمہِ کھۄتہٕ چھِ اصٕل مگر تیٖژاہ چھَنہٕ وُنہِ وٲژمٕژ ٲں کِہیٖنۍ یِتھ کٔنۍ شہَرَن منٛز ٲں ٹیٛکنالوجی چھِ سۄ ٹیٛکنالوجی چھَنہٕ وُنہِ ییٚتہِ مَیسر کِہیٖنۍ یا اَگر أسۍ ٹیٛکنالوجی ہنٛز کَتھ کَرو وُنٛکیٚس چھَنہٕ گامَن منٛز تَمہِ آیہِ پوٗرٕ وۄنۍ نیٚٹ تہِ چَلان کیٚنٛہہ یِتھ کٔنۍ شَہرَن منٛز چَلان چھُ ٲں ٹیٛکنالوجی ہنٛز کٔمی چھِ واریاہ اَمہِ خٲطرٕ چھِ اِمپرٛوٗمیٚنٹٕچ ضروٗرت ٲں دوٚیِم چیٖز چھُ کہِ ٲں ٹاوَر چھِ وُنٛکیٚس یِوان لَگاونہٕ أمِچ تہِ ٲس واریاہ ٲں قٕلت وُنہِ ییٚتہِ ٹیٚکنالوجی ہِچ کٔمی ییٚتہِ چھِ گامَن منٛز واریاہ بہٕ ہیٚکہٕ نہٕ ؤنِتھ کِہیٖنۍ نہٕ أسۍ وۄنۍ چھِ ییٚتہِ کیٚنٛہہ ٹیٚکنالوجی کمہِ حِساب چھِ آسان اَمہِ حِساب چھِ واریاہ قٕلت وُنہِ ٹیٚکنالوجی ہنٛز ییٚتہِ ٲں ییٚتہِ گژھہٕ ہان آسٕنۍ یہِ یَتھ منٛز لوٗکھ کَرِ ہان کٲم تِم چیٖز چھِنہٕ ییٚتہِ وُنٛکیٚس موٗجوٗد کِہیٖنۍ نہٕ یِم چھِ کیٚنٛہہ اسہِ ٲں فیٛکٹٲرٕز ییٚتہِ چھِ کاربارٕچ کٔمی یعنی کہِ ییٚتہِ چھِ ٹیٚکنالوجی ہنٛز چھِ ییٚتہِ واریاہ کٔمی مگر دۄہ کھۄتہ دۄہ چھِ وُنٛکیٚس گژھان ٲں فرق کہِ ٹیٚکنالوجی چھِ گَژھان ٲں ہیٚوان چھُ گورمیٚنٛٹ اَتھ پٮ۪ٹھ کٲم کَرٕنۍ